اَلسلامُ علَیکُم وَرحمتُہ اللہ ٹھیٖک چھُو حظ تُہۍ چھُو حظ جنٛک سِٹی رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھ حظ أسۍ حظ ٲسۍ بوز گامہِ پٮ۪ٹھ نا اَسہِ اوس گَرِ فیملی فنٛگشَن تہٕ یِمو دوٚپ گَرِکیو وۄنۍ کَرو لنٛچ نیٚبرَے کُنہِ جایہِ ہوٹلَس پٮ۪ٹھ آ مےٚ کَریٛاو دوستو سارِوٕے وَنیٛاو مےٚ تِمُو دوٚپ مےٚ یِتھ کٲٹھۍ یِتھ کٲٹھۍ جَںٛک سِٹی اَتہِ چھِ واریاہ اَصٕل کھؠن چؠن مِلان تہٕ تُہۍ گٔےزیو اُورۍ تُہۍ ؤنۍتو مےٚ حظ تۄہہِ کیٛاہ چھُو اَتہِ ساروی کھۄتہٕ اَصٕل بَنان پیٖزا چھا اَتہِ اَصلٕے بَنان حظ ویسے چھِ ییٚتہِ وایاہَن جایَن پیٖزا بَنان مگر مےٚ گژھِ ساروی کھۄتہٕ بہتر آسُن تِکیٛازِ یہِ چھِ فیملی فنٛگشَن یہِ گژھِ ساروی کھۄتہِ بہتر آسُن بیٚیہِ ۂرِسہٕ چھُوا تۄہہِ اَتہِ اٮ۪ویلیبٕل حظ ۂرِسہٕ چھِو ضوٚرری سُہ چھِ گَرِکیو دوٚپمُت ۂرِسہٕ گژھِ ضوٚرری آسُن بیٚیہِ چھِ اَسہِ گَرِ فنٛگشَن جوراہ تہٕ تِمَن پٮ۪ٹھ ہیٚکِوا تُہۍ اَسہِ ہُہ یا کھٮ۪ن سٔرٕو کٔرِتھ اَکھ چھِ اَسہِ کُنہٕ ترٛٲہمہِ تہٕ بیٛاکھ چھِ اَسہِ نَیہِ رؠتہٕ پَنٛدہٲیمہِ تِمَن فنٛگشَنَن منٛز گژھِ سورُے آسُن وازوان حظ سورُے وازوان یہِ رِستہٕ کَباب گۄشتاب سورُے کینٛہہ بیٚیہِ گژھِ یۄس پنٛدہٲیمہِ چھِ اَسہِ فنٛگشَن تَتھ پٮ۪ٹھ گژھِ سٕپیشَل آسٕنۍ پیٖزا حظ تِکیٛازِ تَتھ منٛز چھِ یِم لۄکٕٹۍ لۄکٕٹۍ شُرۍ تۄہہِ چھو پانَس تہِ پَتہ أزۍکٮ۪ن شُرٮ۪ن چھِ ساروی کھۄتہٕ زیادٕ پَسنٛد یِمَے چیٖز بیٚیہِ حظ ریٹُک چھُنہٕ مسلہٕ وسلہٕ کینٛہہ ریٹ اگر زیادَے تہِ آسہِ مگر ہُہ گژھِ آسُن کھٮ۪ن چٮ۪ن اَصٕل تِکیٛازِ اَتھ منٛز چھِ دَہہِ قٕسمکۍ دَہ پٔژھۍ آسان حظ فیملی فنٛگشَن چھُ دَہ چھِ کَران دَہہِ قٕسمٕچ کَتھٕ اَگر کھٮ۪ن اَصٕل آسہِ حظ سٲری کَرن تٲریٖف حظ بیٚیہِ تُہُںٛد شُکریہ اگر تُہۍ جواب دِیِو یَتھ واپَس